مےٚ ہَسا چھُ اَکھ کِتاب واریاہ زیادٕ پَسنٛد لَگان یتھ زَن پُلٹِکَل ساینَس چھُ وَنان بہٕ چھسس سُہ دۄہَس پانٛژھِ دَہہِ لَٹہِ چھَس بہٕ سۄ پَران سُہ چھُ مےٚ واریاہ زیادٕ خۄش لَگان بہٕ چھَس سُہ تَوَے پَران واریاہ زیادٕ واریاہ لَٹہِ تَتھ منٛز چھُ ڈیلی ڈیلی رِپوٹٕس چھُ تَتھ منٛز یِوان پُلٹِکَس متعلق دُنیاہَس متعلِق بیٚیہِ چھَس بہٕ یِوان تہِ یِوان تَتھ پٔتمِس پیجَس پٮ۪ٹھ چھَس بہٕ تَتھ یِوان تہِ یِوان تَتھ پٮ۪ٹھ چھُ بِذٲتی اَکھ آٹِکَل حظ لیٚکھِتھ آٹِکَل کِس بارَس منٛز یُس دَفہ ترٛےٚ ہَتھ سَتَتھ یُس آٹِکَل اوس مےٚ اوس سُہ واریاہ زیادٕ پَسنٛد چھُ مےٚ سُہ لَگان تَوَے چھَس بہٕ پٔتمِس پیجَس پٮ۪ٹھ گژھان تہٕ گژھان حظ بیٚیہِ چھَس بہٕ اَکھ موٗوی چھُ مےٚ واریاہ زیادٕ لَگان خۄش وٕچھٕنۍ یُس زَن تَتھ چھِ وَنان کنڈلی باغے تَتھ منٛز چھُ آسان اَکھ اٮ۪کٹریَس تٔمِس چھُ آسان ناو پریٖتا بیٚیہِ چھُ تَتھ منٛز اَکھ اٮ۪کٹر تٔمِس چھُ ناو کَرَن دیٖلوٗترا چھِ تَتھ منٛز تٕم چھِ واریاہ بوٚڑ بار اہم رول چھُ تَتھ منٛز کَران تِم چھُ آسان بٲژ زٕ مَگر ییٚلہِ تمَن شُرۍ چھُ زٮ۪وان تمہِ پَتہٕ چھِ تم اکھ أکِس نِش دوٗر گژھان دوٗر چھِ تٕم گژھان ییٚمہِ باپَتھ البتہٕ یُس ییٚمِس کَرنَس چھُ آسان اَکھ لٔڑکی سُہ چھُ تٔمِس آسان چاہان تٔمِس چھُ ناو عالیہ تَتھ منٛز آسان ناو سُہ چھُ تٔمِس واریاہ زیادٕ چاہان پَتہٕ چھُ سُہ ہیٚوان تٔمۍ سٕنٛزِس پریٖتاہَس پٮ۪ٹھ چھِ سُہ ہیٚوان حملہٕ کَرٕنۍ بار بار بار بار چھُ سُہ حملہٕ کَران تٔمِس پٮ۪ٹھ ییٚلہِ پَتہٕ تٕم بٲے بارٕنۍ زٕ پیٖتا چھِ تم زٮ۪وان اَکھ چھُ أکِس چھُ آسان ناو شورییا لوٗترا بیٚکِس چھُ آسان ناو راجویٖر چھُ تٔمِس آسان ناو یُس زَن راجویٖر چھُ آسان سُہ چھُ گَژھان پنٛنہِ ماجہِ سۭتۍ پریٖتاہَس سۭتۍ مگر پریٖتا چھُنہٕ آسٲنی پاے یہِ چھُ مےٚ نیٚچوٗ البتہٕ یُس زَن بیٛاکھ چھُ شوریا تٔمِس چھُ آسان راے مےٚ چھُ نیٖتی اندوجا چھُ مےٚ آسان موج تٔمِس چھُنہٕ یہِ تِنہٕ آسان پَتہ کِنۍ مےٚ چھُ تَوَے سُہ خۄش لگو وٕ وُچھان چھَس بہٕ سُہ بار بار چھَس بہٕ سُہ وُچھان بیٚیہِ چھُ تَتھ منٛز یُس زَنہٕ روکھی موم چھُ تِمَن آسان یُس زَن سُہ تِمَن چھُ سُہ سارنٕے موج آسان کَرنٕنۍ موج یُس زَن آسان چھُ سُہ تہِ چھُ مےٚ لَگان واریاہ خۄش تٔمۍ سُنٛد سُہ ہیر سِٹایِل چھُ مےٚ لَگان خۄش وُچھُن بار بار بیٚیہِ یُس زَن سۄ تم ڈرٛیس چھِ لاگان تٕم تہِ چھِ مےٚ لَگان تمۍ سٕنٛدۍ تم خۄش تم ڈرٛیس لاگٕنۍ بیٚیہِ سُہ أسۍ أچھِن لاگان سُہ تم آی لِشِز چھُ سُہ لاگان بیٚیہِ چھُ سُہ باقٕے فیشل کَران سُہ تہِ چھُ مےٚ لَگان واریاہ زیادٕ خۄش بیٚیہِ گٔے تَتھ منٛز یُس زَن پریٖتاس کوٗر چھُ آسان تٔمِس چھُ تَتھ منٛز آسان ناو ہُریرَہ چھِ تٔمِس آسان تَتھ منٛز ناو سُہ تہِ چھُ واریاہ زیادٕ اَصٕل آسان تٔمِس تہِ چھُنہٕ آسان پَتہ کہیٖنۍ مےٚ کُس چھُ اَصلی پٲٹھۍ موج تَتھ مَنٛز چھِ سُہ واریاہ زیادٕ مایوٗس آسان بے چین چھِ سُہ آسان واریاہ بیاکھ گٔے پَلکھی پَلکھی چھُ آسان راجویٖر جی ایٚف مگر تِمَن تم چھِ آسان اَکھ أکِس سۭتۍ واریاہ زیادٕ محبت کَران مگر تِمَن چھُنہٕ آسان پَیی اَسہِ چھُ پانہٕ ؤنۍ محبت تِم چھِ مےٚ واریاہ زیادٕ خۄش لَگان تُہُنٛد کَریکٹر چھُ مےٚ لگان واریاہ زیادٕ خۄش بیٚیہِ گوٚو تَتھ منٛز بیاکھ گٔے تَتھ منٛز رِشَب رِشَب چھُ آسان تِمَن پِتٕر سُہ تہِ چھُ واریاہ زیادٕ اَصٕل سُہ چھُ کَرَن یُس آسان چھُ کَرَن تَتھ منٛز ایٚکٹَر کَرَن دی لوترا سُہ چھُ تٔمِس واریاہ زیادٕ کِیر کَران سُہ چھُ آسان کَرنَس بوٚڑ بوے چھُ آسان کَرنَس رِشپ سُہ چھُ واریاہ زیادٕ اَصٕل تٔمِس تہِ اوس گۄڈٕ پریٖتاہَس سۭتۍ کٔرِتھ پَتہٕ گٔے تِمَن کینٛہہ کرٛایسِس تِمَن پیٚو پَتہٕ سُہ رِشتہٕ سُہ اورٕ یورٕ ژَٹُن حظ تَوٕے چھ مےٚ لَگان خۄش وٕچھُن تہٕ وٕچھُن